ہاں بہٕ چھس دِلچسپی تھاوان یِمن پولٹِکل تہٕ نِوزن منٛز کیٛازِ کہ مےٚ چھ یِم واریاہ زیٛادٕ پسنٛد مےٚ چھ شوق بہٕ بنہٕ ہا اکھ نِوز رِپوٹر تِکیٛازِ میٛأنۍ خواہِش أس زِ یہِ بہٕ بنہٕ اکھ بٔڑ بار نِوٕز رِپوٹر بہٕ چھس حدٕ کھۄتہٕ زیٛادٕ کوٗشِش کران کہِ بہٕ وٕچھہٕ نِوٕز بہٕ چھس واریاہ نِوٕز وٕچھان تٔمہِ پتہٕ چھس تِمن نِوزٕ والٮ۪ن ہُنٛد طور طٔریٖقہٕ وٕچھان تَمہِ پتہٕ چھس وٕچھان یہِ یِم کِتھہٕ پأٹھۍ یِہُنٛد طور طٔریٖقہٕ کیٛاہ چھُ ونٕنُک بہٕ چھس ونان میٛون انٛداز گژھہِ تیُتھ آسُن ونٕنُک بہٕ گٔژھٕس تیٖژاہ مشہوٗر گژھٕنۍ سأرۍ سی دُنیاہس منٛز میٛأنۍ نِوٕز گٔژھۍ سأری وٕچھِٕن